ییٚمۍ ساتہٕ اَسہِ فٕرسَت چھِ آسان تَمہِ ساتہٕ چھُس بہٕ کَران کٲم عام طور پَر اَگر تُہۍ پوٚز مٲنِو نَہ آز چھَنہٕ فٕرسَت کٲنٛسی یہِ چھُسو مےٚ پَنٕنۍ اَکھ خیالات تِکیٛازِ آز چھِ آسان سٲری آوُر أڑۍ دَپان کیوہو کٲم نہٕ کیٚنٛہہ تہٕ فٕرسَتٕے چھَنہٕ وٕ ژٕھنُس بَلاے مےٚ کیٛاہ کَرُن تَتھ مگر بہٕ چھُس دَپان بہٕ چھُس پَنُن ٹایِم تَمہِ ساتَن موبایلَس سۭتۍ کَڑان تِکیٛازِ یُس آز بٔڑ کٲم اَکہِ کَنہِ چھِ ییٚمۍ ساتہٕ نہٕ مےٚ کٕہٕنۍ تہِ کٲم چھِ آسان تَمہِ ساتہٕ چھُس بہٕ موبایلس گِنٛدان وۄنۍ اَگر نہٕ بہٕ موبایلَس تہٕ گِنٛدٕ تیٚلہِ چھُس آسان بہٕ پنٛنٮ۪ن گَرِکٮ۪ن منٛز بِہِتھ تٕمَن سۭتۍ کَتھاہ باتھاہ کَران تِکیٛازِ یہِ گَرِکٮ۪ن ہُنٛد ٹایِم چھُ اِنسان پَتہٕ واریاہ مِس کَران یعنی کہِ اِنسانَس چھِ پَتہٕ واریاہ پھیران ییٚلہِ گَرِ نٮ۪بَر چھِ اِنسان آسان تَمہِ ساتہٕ چھِنہٕ ہٮ۪کان اِنسان کِہیٖنۍ تہِ کٔرِتھ تَوَے چھُس بہٕ زیادٕ پَہنَس کوٗشِش کَران سُہ ٹایِم گرِکٮ۪ن منٛز کَڑنَس ییٚمۍ ساتہٕ نہٕ مےٚ کانٛہہ کٲم چھِ آسان یا ییٚمۍ ساتہٕ بہٕ یَلہٕ چھُس آسان ییٚمۍ ساتہٕ نہٕ مےٚ کٕہٕنۍ تہِ کیٚنٛہہ کٲم چھِ آسان بہٕ چھُس یِہوٚے کٲم کَران بہٕ چھُس تَمہِ ساتَن گَرے آسان گَرِکٮ۪ن منٛز تِکیٛازِ گَرِکٮ۪ن سۭتی کَتھاہ باتھاہ کَران یہِ ٹایِم چھُنہٕ دُبار یِوان کیٚنٛہہ نَہ چھِ یہِ موقعہٕ یِوان دُبارٕ